یاد کھیل پرٛٲنۍ کھیل چھِ کۭتیٛاہ تانۍ ؤرۍ یَن بَنیمٕژ مےٚ چھُنہٕ یاد تہِ کیٚنٛہہ اَتھ منٛز چھِ اَنار کٔلی ہیٖراین بَڑٕ پرٛیم کھیل محبتی کھیل چھِ یہِ